اسلامُ علیکُم عطہر صٲب تُہُنٛد سٮ۪ٹھاہ شُکریہ أسۍ چھِ تُہُنٛد خار مقدم تۄہہِ دیُتوُ سٲنِس پرٛوجکٹَس خٲطرٕ کوٚرُو تۄہہِ پنُن قۭمتی ٹایم زیادٕ وقت زایہِ کرنہٕ ورٲے کرو شُروٗع شروٗع پٮ۪ٹھَے کرو شُروٗع تُہۍ ؤنِو جِناب کیٛاہ چھُ تُہُنٛد معموٗلیاتِ زندگی روزان کیٛاہ چھُو تُہۍ صُبحَس کَران دۄہس کیٛاہ چھُو تُہۍ کَران

سٲنۍ کَتھ بوزنہٕ خٲطرٕ فٔسٹ آف آل ییٚلہِ أسۍ صُبحن وۄتھان چھِ شےٚ بجے چھِ أسۍ وۄتھان تمہِ ساتہٕ چھِ آسَن نِماز ٹایم أسۍ چھِ تَمہِ ساتہٕ گۄڈٕ خۄداے سٕنٛز عِبادت شروٗع کَران تَمہِ پَتہٕ چھِ أسۍ دٔ درود شریٖف پَران پَنُن خۄداے تھاوان ہر ہمیشہٕ ہر کُنہِ دۄہس منٛز چھِ أسۍ پَنُن خۄدا صٲب تھاوان یاد سٹاٹِنگ پٮ۪ٹھ مطلب فٔسٹ آف آل أسۍ ؤتھۍ شےٚ بَجے نیٚنٛدرِ أسۍ چھِ پَتہٕ گۄڈٕ کَران پَنٕنۍ نٮ۪ماز پوٗرٕ نٮ۪ماز مَکلٲیِتھ درٛوٗد وُروٗد پَران مۄکلیو سُہ ٹایِم پَتہٕ چھِ أسۍ برٛیک فاسٹ کَران برٛیک فاسٹ مَکلٲیِتھ چھِ أسۍ کَران کٲم أسۍ چھِ تمہِ پَتہٕ گژھان اَسہِ چھُ پَنُن بِزنِس چلان حظ بِزنِسَس منٛز وۄتھان أسۍ گژھان پَنٛنِس دُکانَس پٮ۪ٹھ دُکان شٹر کھولان تَتہِ وٕچھان مال وال چھا ٹھیٖک اَصٕل پٲٹھۍ چھا پَتہٕ صفٲیی وفٲیی کَران سورُے کینٛہہ اَصٕل پٲٹھۍ تمہِ پَتہٕ چھِ سون کَہہ بَجے ٹایم واتان چھِ أسۍ چاے چٮ۪وان کَہہِ بَجہِ کَہہِ بَجہِ پٮ۪ٹھ چھِ اَکھ بَجے ٹایم واتان چھِ بِزی آسان منٛزٕ چھِ لیٹ گژھان زٕ بجے تہِ ترٛےٚ بجے تہِ بِکاز آف کسٹمٲرٕس کسٹٕمر چھِ آسان دُکانس پٮ۪ٹھ تمہِ موٗجوٗب چھُ پٮ۪وان تِمن وقت دیُن برابر پنٛنہِ نفژُک چھُنہٕ پٮ۪وان تیوٗت سونٛچُن حظ کینٛہہ پَتہٕ ترٛےٚ بَجے کھٮ۪وان بَتہٕ زٕ بَجے کھٮ۪موا یا پنٛنِس ٹایمَس پٮ۪ٹھ کھٮ۪موا أسۍ بَتہٕ ژور بَجے چھِ اَسہِ آسان چاے ٹایِم چاے چٮ۪مو أسۍ اَصٕل پٲٹھۍ لاگو أسۍ پَنُن حِساب دُہُک لیکھُن دُہُک کھاتہٕ کیٛاہ چھِ اَسہِ کیٛاہ نہٕ سُہ کَرو أسۍ کَمپٕلیٖٹ شےٚ بَجے چھِ اَسہِ سون دُکان بنٛد گژھان حظ شےٚ بَجے چھِ أسۍ وۄتھ گَرٕ پنٛنٮ۪ن گَرِکٮ۪ن منٛز گژھان بیٚہوان کَران خۄش خسٲلی ہٕنٛز کَتھ کَران تَتٮ۪ن اَصٕل پٲٹھۍ گِنٛدان چھِ پانہٕ ؤنۍ اَز نَو بَجے چھِ أسۍ بَتہٕ کھٮ۪وان نَو بَجے ٹُہ دَہ بَجے چھِ أسۍ بیٚیہِ کَتھ کَران پَنٛنٮ۪ن گَرِکٮ۪ن سۭتۍ مطلب پنٛنہِ پنٛنِس کیریَر کِس بارَس منٛز کِتھ پٲٹھۍ کیٛاہ چھِ گُزارُن یہِ اَز دۄہ گُزارُن چھُ واریاہ سَکھ اِنسانَس خٲطرٕ ساڑٕ نَو ساڑ نَو دَہ بَجے چھِ أسۍ پَتہٕ أسۍ شۄنٛگان حظ بیٛاکھ چیٖز چھِ سٲنۍ ہابیٖز بٮ۪سٹ ہابیٖز چھِ یہِ اَکھ گوٚو سون کِرکٹ گِنٛدُن گیمزَن پٮ۪ٹھ فوکَس کَرُن کیٛازِ اَمہِ سۭتۍ چھُ اِنسان ہٮ۪لدی روزان حظ باقٕے نہٕ کینٛہہ مےٚ اوس ساروی کھۄتہٕ بٔڑ ہابی ٲس مےٚ زِندگی ہٕنٛز یہِ مطلب بہٕ پَرٕ ہا مےٚ اوس شوق پَرنُک مگر گَرِکٮ۪و ہٕنٛدیو گَرِ گَرِ گَریلیوٗ پرٛابلِمو سۭتۍ ہیوٚک نہٕ مےٚ پَنٕنۍ پَڑٲے کَمپٕلیٖٹ کٔرِتھ کینٛہہ مےٚ پیوٚو بِزنِکِس مہٕ مٲدانَس منٛز قدم ترٛاوُن تَمہِ سۭتۍ روٗدُس بہٕ پَتہٕ نہ مطلب نہ مطلب مےٚ پوٚر نہٕ تَمہِ سۭتۍ پَتہٕ کینٛہہ بہن بہان گوٚو مےٚ فرا یہ گریلوٗ پرٛابلِم فیورِٹ فُڈ چھُ مےٚ بہٕ چھُس زیادٕ پہمَتھ کَران پرٛیفَر موموز بَٹ تِم موموز یِم لَداخ کیو آسَن بَنٲمٕتۍ کیٛازِ تِمَن چھِ کُکِنٛگ ہٕنٛدۍ واریاہ اَصٕل سٮ۪نسِز آسَن تِم چھِ پیار محبت سۭتۍ چھِ تِم پَنٕنۍ کٲم کَران کَلَر کیٛاہ سا چھِ مےٚ فیورِٹ سُہ چھُ مےٚ کَلَر گرٛیٖن بِکاز آف یہِ اِنڈیاہَس چھِ گرٛیٖن کَلَر فٕلیگَس منٛز مےٚ چھُ سُہ واریاہ زیادٕ پَسنٛد فیورِٹ کار چھِ مےٚ فارچُنَر کیٛازِ فارچُنَر چھِ سُہ اَکھ وٲحد گٲڑۍ اگر أسۍ سڑکہِ پَکان آسو اورٕ آسن گاڑِ ہَتھاہ پَکان تِم چھِ ہمیشہِ سایڈَس رُکاوان پَنٕنۍ گٲڑۍ یہِ چھِ پَیی آسان اَتھ منٛز آسہِ نہٕ لۄکُٹ نَفَر کینٛہہ بایِک چھِ مےٚ ڈیوٗک ٹُوٮ۪ل نایِنٹی سی سی اِنجَن چھِ یِوان سُپَر بایِک سۄ چھِ مےٚ فیورِٹ بایِک فیورِٹ پاس ٹایم چھُ مےٚ یہِ یہِ تٔمۍ میٛٲنِس مٲلۍ سُنٛد بٔر ڈے میٛٲنِس مٲلۍ سُنٛد بٔرٕ ڈے سُہ کوٚر اَسہِ واریاہ اَصٕل پٲٹھۍ سٮ۪لِبرٛیٹ سُہ کوٚر اَسہِ واریاہ اَصٕل پٲٹھۍ سٮ۪لِبریٹ سکوٗل فرٮ۪نٛڈٕز سکوٗل فرنٛڈسَن چھُس بہٕ ہر ہمیشہِ تِم چھِ سَکھ بہٕ ہر ہمیشہِ مِس کران تِکیٛازِ تِمَن سۭتۍ چھِ تِم وقت اَسہِ گُزٲرمٕتۍ نہ یِم نہٕ بہٕ أسۍ بیان ہٮ۪کو کٔرِتھ کینٛہہ مطلب کٲشِر پٲٹھۍ تِم ٲسۍ أسۍ دَر دُکھَس منٛز تہِ سۭتۍ آسان سُکھَس منٛز تہِ سۭتۍ آسان خوشی منٛز تہِ غمَس منٛز تہِ ہَر کُنہِ چیٖزَس منٛز ٲسۍ اَسہِ تِم سۭتۍ آسان تِم اٮ۪نٛجایمٮ۪نٹ چھِ اَسہِ کٔرۍمٕتۍ یَتھ منٛز سکوٗلَس منٛز تِم چھِ صرف مٮ۪موریٖز روٗدۍمٕتۍ اَسہِ سکوٗل فرٛینڈن سۭتۍ ٹھیٖک چھِ حظ بِزنِس بہٕ چھُس کران اٮ۪پٕل بۄکسٕزن ہٕنٛز چھُس بہٕ مٮ۪نفیکچرِنٛگ کَران اَتھ چھِ یہِ چھِ أسۍ ؤرِیَس منٛز ٹُوٮ۪ل بہن رٮ۪تن منٛز چھِ أسۍ آسان یہِ ترٛٮ۪ن ژورَن رٮ۪تَن ہُنٛد کار مگر اگر اِنسان سیوٚد پٲٹھۍ کَرِ بیشٹ بیشٹ اوپشَن چھِ یہِ بِزنِسَس خٲطرٕ بیٚیہِ پنٛنٮ۪ن رۄپیَن گَرُک خَرچہِ پَکناونہٕ خٲطرٕ پَنٕنۍ سیوِنٛگٕز خٲطرٕ بیشٹ اوپشَن ایٚگرِکَلچَر ایٚگرِکَلچَر أسۍ چھِ زیادٕ پَہَم فوکَس کَران ژوٗنٛٹھٮ۪ن پٮ۪ٹھ ژوٗنٛٹھۍ چھِ مطلب اَکھ چیٖز کٔشیٖرِ ہُنٛد یُس کَلچَر چھُ اَتھ منٛز چھِ زیادٕ پَہمَتھ کَلٹِویشَن گژھن ژوٗنٛٹھٮ۪ن ہٕنٛزٕے آز اَز چھِ نٔے نٔے ڈٮ۪ن ہاے ڈٮ۪نسِٹیٖز آمٕتۍ ژوٗنٛٹھۍ یِم برٛونٛٹھٕے چھِ مگر اَکھ ژوٗنٛٹھ اوس تَتھ ٲسۍ وَنان ڈٮ۪لِشَن تیُتھ مَزا تہِ اوس نہٕ کُنہِ تیٚلہِ اوس وقتہ ییٚلہِ تِم ژوٗنٛٹھۍ آسان ٲسۍ تِم مَکلایَکھ نیٛامژَے فیورِٹ پٕلیس فیورِٹ پٕلیس چھُ مےٚ پہلگام کیٛازِ پہلگام چھُ ہر کُنہِ سِٹیٹُک پنٛنہِ زیادٕ پَہمَتھ سانہِ ہِندوستانُک ہر کانٛہہ نَفر چھُ تور واتان اینجاے کرنہِ نَظارَس مَزٕ تُلنہِ توٚت یِوان ہر ہمیشہٕ مےٚ وُچھ ہر کُنہِ سِٹیٹُک پنٛنہِ ہِندوستانُک خاص کر وُچھ مےٚ ہر کُنہِ سِٹیٹُک نَفر تَتہِ ایولیبل آسان تِتی یوت چھُنہٕ آسن کینٛہہ فارِنَر چھِ یِوان تور ٹرٛیوٕل کَرنہٕ سۄ چھِ واریاہ بیشٹ بیشٹ واریاہ بیشٹ پٕلیس چھِ سۄ اٮ۪باوُٹ وِلیج وَنہو تۄہہِ بہٕ مطلب پَنُن گام سون گام چھُ سُہ چھُ گام نہ ییٚتہِ چھِ دِل خۄش گَژھان اِنسانَس کٲشِر پٲٹھۍ وَنہٕ بہٕ یہِ ییٚتہِ چھِ تِتھۍ لٕکھ رٕتھ رٕتۍ لٕکھ بَسان نہ مطلب یِم اگر تِم کٲنٛسہِ خوشی آسہِ کٲنٛسہِ غم آسہِ تِم چھِ ہَر ہمیشہِ برٛونٛٹھ آسان ہَر ہمیشہِ آسان برٛونٛٹھ تِم تِم روٗدۍ نہٕ کُنہِ تہِ کامہِ منٛز روٗدۍ نہٕ تِم زانٛہہ پَتھ زٕہٕنۍ روٗدۍ نہٕ تِم پَتھ